اگر أسۍ ہٮ۪لٕتھ کیرٕچ کَتھ کَرو ہِندُستانَس اَنٛدَر یا بٔروٲنی مُلکَن اَندَر تیٚلہِ چھِ اَسہِ واریاہ واریاہ واریاہ ڈِفرَنسہٕ اَتھِ یِوان بیروٗنی مُلکَن منٛز چھِ ہٮ۪لٕتھ کِیَر سِسٹَم بے اِنتِہا مضبوٗط یِمَن ہُنٛد یِم سِسٹَم چھِ یِمَن ہٕنٛز یِم مِشیٖن چھِ یِمَن ہُنٛد یِم اَمیُک بَجَٹ چھِ سُہ چھِ آسان ہِنٛدُستٲنی بَجٹہٕ نِش بیٚیہِ اِنتِہا آسان تِمَن ہُنٛد نِظام تِمَن ہُنٛد وۄتھُن بِہُن تِمَن ہُنٛد پَکُن تِمَن ہٕنٛز صفٲیی تِمَن ہُنٛد ڈاکٹرٛی ہُنٛد نِظام اَکھ سُہ چھےٚ سانہِ ہِندوستانٕچ واریاہ مَضبوٗط اگر أسۍ ہٮ۪لٕتھ کیرٕچ اِنڈیہِچ کَتھ کَرو اِنڈیاہَس منٛز چھِ ہٮ۪لٕتھ کِیَر سِسٹَم تہِ اَصٕل واریاہ مگر کینٛہہ کمی چھِ یِوان لَبنہٕ ییٚمہِ سۭتۍ اَسہِ سون وٕنۍکٮ۪نَس زُو جانہِ عزیٖز چھِ اَڑٮ۪ن جایَن چھِ أمۍ دِل واقعات یِوان برٛونٛہہ کَنہِ ییٚمہِ سۭتۍ کانٛہہ شُر ییٚمہِ ساتہٕ کانٛہہ پرٛٮ۪گنٮ۪نٛٹ زٔنۍ ییٚمہِ ساتہٕ کانٛہہ سُہ چھُ اِنسان ییٚمِس زندگی نِش چھِ پٮ۪وان اَتھ چَلٕنۍ ریٖزَن چھِ تِم مِشیٖن تِم سِسٹَم کہِ ڈاکٹر چھُنہٕ اَسہِ وٕنۍکٮ۪نس اٮ۪ولیبٕل کیٚنٛہہ اَسہِ چھِ کینٛہہ سٔروِس وٕنۍکٮ۪نَس اِمپرٛوٗ کَرنٕچ بے اِنتہاز ضوٚرَتھ یا ایفیڈِبِلِٹی چھَس کینٛہہ کَرنٕچ ضوٚرَتھ یِمَن ہٕنٛز وٕنۍکٮ۪نَسٕے ہایجیٖنٕچ کَرٕنۍ چھِ اَگَر أسۍ پنٛنٮ۪ن ہَسپَتالَن ہٕنٛز کَرو پرٛایویٹ ہٕنٛز کَتھ تَتہِ چھِ گژھان علاج بے اِنتِہاز ضوٚرَتھ یُس نہٕ اَکھ غریٖب شَخص چھُ ہٮ۪کان کَمپِیَر کٔرِتھ کینٛہہ وۄنۍ اگر أسۍ کَرو گورمٮ۪نٛٹٕچ کَتھ گورمٮ۪نٛٹَن تُجے اَتھ پٮ۪ٹھ بے اِنتہا اَصٕل قدم اَمہِ آنے اَتھ پٮ۪ٹھ تھوڑا سُدھار ہیوٗ أمۍ کَرے گۄڈنیُکُے بوٚڈ بار قدم اَمہِ آیے گولڈَن کاڈُک اَکھ بہار اَکھ أکِس غریٖب اِنسانَس آو گولڈَن کارڈُک بَہار سُہ ہیٚکہِ رۄپیَن پانٛژَن لَچھَن تَتہِ علاج پَنُن مُفت مَگر کیٚنٛہہ ہَسپَتالَن منٛز چھَنہٕ تِم فیسَلٹی یَتھ منٛز یہِ گژھِ أمِس چھِ تَگان تَمہِ نِش پَتہٕ زیادٕ خہ کِراے خرچ ییٚلہِ یہِ تور گژھان چھِ اَمہِ حظ چھِ علاج گژھان بٮ۪مارِ مگر یہِ چھِ اَمہِ نِش زیادٕ بٮ۪مارِ پٮ۪وان کیٛازِ تَتہِ چھِنہٕ آسان تٔمِس صفٲیی تِتھ کینٛہہ وۄنۍ گژھِ أمِس صفٲیی أمِس چھُنہٕ دَوہُک تیُتھ نہِ نِظام آز کیٚنٛہہ وٕنۍکٮ۪نَس یُس ہیلٕتھ کِیر ہایجیٖنُک سِسٹَم چھُ اَسہِ اِنڈیاہَس منٛز اَتھ سۭتۍ چھُ اَسہِ وٕنۍکیٚنَس کیٚنٛہہ لٔڑکہٕ سفر کران کیٚنٛہہ کورِ سَفر کران کیٚنٛہہ عیال سَفر کران اَگر وۄنۍ نیٚبرِمین ہٕنٛز کَتھ کَرو یا امیرِکچ کَتھ کَرو چاینٕچ کَتھ کَرو یا یوٗروپین کَنٹرٛیٖزَن کَتھ کَرو یِمَن ہُنٛد ہیلٕتھ کِیر سِسٹَم چھُ یِتھ پٲٹھۍ یِتھ پٲٹھۍ توٚت صاف چھُ یِمَن ہٕنٛدۍ ڈاکٹر چھِ پیشَنٹٕس اَصٕل پٲٹھۍ وٕچھان سٲنِس ڈاکٹر چھِ اگر دۄیہِ پھِرِ یور واپَس کَتھ کَر ترٛیٚیِم پھِرِ تٔمِس شَرار کھَسان یِمَن ہُنٛد ڈاکٹر چھُ وٮ۪ل کالِفایڈ آسان یِمَن ہُنٛد ڈاکٹر چھُ وٮ۪ل ایٚجُکیٹِڈ آسان سُہ چھُ أکِس پیشَنٹَس یِتھہ پٲٹھی وٕچھان یِتھ پٲٹھۍ اَکھ اَصٕل سۄنَر چھِ أکِس سۄنَس وٕچھان کیٛازِکہِ أمِس چھِ أمِس حقیقتاً أمۍ سٕنٛز زُ زُوٕچ قٔدٕر آسان اَسہِ چھُ وٕنۍکیٚنس حٮقیٖقتاً کیٚنٛہہ مِشیٖنہٕ ہٕنٛز پرٛابلِم کیٚنٛہہ سٔروِسَن ہٕنٛز پرٛابلِم کینٛہہ سِکیلبِلٹیَن اٮ۪فیلیبلٹی ہٕنٛز پرٛابلِم یِما چھِ اِمپرٛوٗ کَرنہٕ سٲنِس ہٮ۪لٕتھ کیر سِسٹَمَس منٛز سون ہیلٕتھ کیر سِسٹَم چھِنہٕ وٕنۍ کَمپٕلیٹی ڈِجٹَلایِز تہِ کینٛہہ ییٚلہِ یہِ کَمپٕلیٖٹ ڈِجٹلایز گژھِ اَتھ یہِ ساروی کھۄتہٕ بوٚڈ بار بار اَسہِ پیٚیہِ نہٕ کِیوٗوَس منٛز لٲنۍ پَرُن او ڈی پی یَس نٮ۪برٕ کَنۍ کینٛہہ سٲنِس میٚڈِسنٕز پیٚیہِ نہٕ نٮ۪برٕ کَنۍ پیارُن کینٛہہ أکِس اِنسانَس آٹِفِشَل اِنٹیلِجَنس تھرٛوٗ یِتھ پٲٹھۍ نٮ۪برٕ گژھان چھ اَکھ چَکَپ أمۍ سُنٛد مٮ۪نٛٹَل ایبِلِٹی چھےٚ ییٖژاہ أمۍ سُنٛد سٹوما سٹومٕچ ایٚبِلِٹی چھےٚ یہِ ہیٚکہِ ہا یہِ دَوا ژٲلِتھ کِنہٕ نہ سٲنِس ہِندُستانَس منٛز چھِنہٕ یِم کامہِ وٕنۍ کینٛہہ اگر یِم چیٖز یِم ٹٮ۪کنالجی یِم ییٚتہِ وا وٕنۍکٮ۪نَس واتَن سٲنۍ یِم ڈیٚلؤری یِم مَران چھِ تِمَن سۭتۍ گژھِ انصاف اگر أسۍ وٕچھان چھِ أسۍ چھِ تُلان دَوا ڈاکٹر چھِ تُلان لیٚکھان یہِ دَوا رٹھ حظ یہِ حظ کھیٚیہِ زِ دَوا مگر صحت تَل چھِ یہِ کَمزور آسان أمِس چھِنہٕ بِچور ہٮ۪کان یہِ کَمزوٗری ہُنٛد دَوا تہِ پَتہٕ یہِ بَرابَر یہِ کھٮ۪تھ کینٛہہ کیٛازِکہِ أسۍ چھِنہٕ ہٮ۪کان أمِس بَرابَر ٹٮ۪سٹ بَرابَر سُہ میجَرمٮ۪نٛٹ کٔرِتھ کہِ أمِس لایق چھا یہِ دَوا کِنہٕ نہ بٮ۪مارِ خٲطرٕ چھُ دوا آسان برابر مگر اِنسانَس خٲطرٕ چھُ دوا آسان آزاد کیٛازِ کہِ ییٚلہِ نہٕ مَس مُقابلٕے ہیوٚک کٔرِتھ